سانہِ کٔشیٖر منٛز چھِ واریاہِکۍ طریٖقکۍ ڈانٛس گژھان خاص کر خاص دۄہن پٮ۪ٹھ اَسہِ چھِ آسان عیٖد چھِ آسان عیٖدِ گٔدیٖر چھِ آسان نوروز چھُ آسان یا کھاندر چھُ آسان تہٕ أسۍ چھِ تِمن خاص دوہَن پٮ۪ٹھ زَبردست ڈانس کران لۄکٕٹۍ تہ بٔڑۍ تہ عیٖدٕ چھِ آسان پرانیٚن نِش چھُ آمُت بوزنہٕ گۄڈٕ چھِ ٲسمٕژ زَنان سارے نیران تہٕ تِم چھِ أسۍ مٕژ آنٛگنس منٛز گژھان سارنہِ زَنانن کران آلو تہٕ ٲسۍ مٕتۍ چھِ پَتہٕ تِم ۂکٔٹ کران سانہِ کٔشیٖر زَبانہِ منٛز چھِ تَتھ ۂکٔٹ وَنان تہٕ تِم چھِ ٲسۍ مٕتۍ ۂکٔٹ کران بیٚیہِ چھِ ٲسۍمتۍ تِم روف کران سارے زَنانہٕ تہٕ خانٛدرَن منٛز تہِ چھِ لۄکٔچہِ کورِ آسان ڈانَس کران تہٕ بَجہِ زَنانہٕ تہِ چھِ وتھان تہٕ تِم تہِ چھےٚ ۂکٔٹہٕ کران تہٕ واریاہکۍ قسمٔک ڈانس چھِ یوان کرنہٕ سانہِ کٔشیٖر منٛز